ییٚلہِ کانٛہہ انسان پینٹِنگ کرِ شروع بہٕ وَنہٕ تٔمِس یِہوٚے اَکھ یہِ چھِ واریاہ اکھ اصٕل کٲم یَتھ منٛز اِنسانس مَزٕ چھُ لگان کرنس یہِ انسانس خۄش گژھِ باوُن تہِ بناوِ انسان اِنسانس چھُ اَمہِ سۭتۍ لُطف مِلان ٹینشن تہِ چھُ دوٗر گژھان انسانس فرٛی ٹایِم تَمہِ وِزِ تہِ بناوِ انسان کینٛہہ تہِ ییٚمہِ ساتہٕ فری ٹایم چھُ آسان تَمہِ وِز ہیٚکہِ اِنسان کینٛہہ تہِ بنٲوِتھ کٲنسہِ ہنٛز شکل کینٛہہ تہِ کینٛہہ یہِ تہِ انسانس پہاڑٕ کُلۍ مکانہٕ یہِ اَمہِ وزٕ انسانس خۄش گژھِ تہِ ہیٚکہِ انسان بنٲوِتھ ییٚمِس انسانس یہ خۄش گژھِ اگر سُہ ییٚژھِ کینٛہہ تہِ بناوُن یہِ انسانس فری آسہِ سُہ یی یِمن کلر پٮ۪نن سۭتۍ بناوِ کینٛہہ چیٖز پہاڑ نیچرل بیوٗٹی چھِ ییٖژھا چھِ کٲنسہِ ہنٛز شکِل تَتھ منٛز چھُ لگان مزٕ بناونس یہ تِکیٚازِ اتھ منٛز چھُ انسان لُطف پاوان ڈِپرٛیشن وِپرٛیشن چھُس ژلان انسانس چھُ یوٗتاہ مزٕ لگان اتھ بناونس کٕہۭنۍ ٹینشن چھَنہٕ اَمہِ وزِ روزان ییٚمہِ ساتہِ انسان یہِ بناوان چھِ تِکیٛاز کہِ اتھ منٛز چھُ الگٕے مزٕ لگان یہ پینٹںگ بناونس شوق آسان پںٛنُے یہِ انسان خۄش گژھِ تہِ ہیٚکہِ انسان یَتھ منٛز بنٲوِتھ یہِ انسانس اصٕل باسہِ تہِ بنایہِ یَتھ منٛز چھُ واریاہ اکھ اصٕل چیٖز زِ مےٚ اگر کٲنسہِ ہنٛز شکل گژھِ خۄش بناوٕنۍ بہٕ ہٮ۪کہٕ شکل تہِ بنٲوتھ کینٛہہ تہِ پزِ مےٚ کُلۍ گژھن خۄش بناوٕنۍ بہٕ بناوٕ کُلۍ مےٚ گژھن پہاڑ خۄش بناوِ بہِ پہاڑ بناوٕ سُہ انسان بہٕ چھَس انسانَن ونان زِ تُہۍ کٔرِو پینٹِنگ تِکیٛازِ اَمہِ سۭتۍ چھِ واریاہ کینٛہہ ہیٚچھان اَمہِ سۭتۍ چھِ واریاہ ٹینشن ژلان یُکُن یُکُن چھُنہٕ انسان سونچان کِہیٖنۍ پنُن ٹاے چھُ یِتھٕے منٛز سِپینٛڈ کران